بہٕ چھَس یِمَن یِمَن جاین پٮ۪ٹھ یژھان گژھُن گُلمرگ پہلگام أہربَل ڈل لیک کۄکَر ناگ گُلمرگ چھَس بہٕ اَمہِ موٗجوٗب یَژھان گژھُن تِکیٛازِ تَتہِ چھِ گَنڈولا بیٚیہِ چھِ تَتہِ شیٖن تَتہِ چھِ بیٚیہِ صاف آب جنٛگلات یِم کُلۍ وُلۍ چھِ تَتہِ یارِ واریاہ رٕتۍ آسان بیٚیہِ چھِ تَتہِ ہارٕس رایڈِنٛگ تہِ کَران تہٕ پہلگام چھَس بہٕ اَمہِ موٗجوٗب گژھان یَس تِکیٛازِ تَتہِ چھِ جوٗلہٕ آسان بیٚیہِ چھِ تَتہِ صاف آب آسان تَتہِ چھُ واریاہ خوٗبصوٗرت جگہ تَتہِ چھِ پارکہٕ تہِ واریاہ اَصٕل آسان تَتہِ تہِ چھِ ہارٕس رایڈِنٛگ آسان أہربَل چھَس بہٕ اَمہِ موٗجوٗب یَژھان گژھُن تِکیٛازِ تَتہِ چھُ واٹَر فال یُس واریاہ مہشوٗر چھُ تہٕ بیٚیہِ چھِ تَتہِ ییڈ ویڈ تَتہِ چھُ واریاہ صاف ہوا آسان بیٚیہِ چھِ تَتہِ پرٛتھ کیٚنٛہہ چیٖز تہِ میلان ڈَل لیک چھَس بہٕ اَمہِ موٗجوٗب یَژھان گژھُن تِکیٛازِ تَتہِ چھُ ڈلُک سٲر یِوان أسۍ بوٹو ذٔریعہِ کٔرِتھ کِشتیو ذٔریعہِ کٔرِتھ بیٚیہِ چھِ تَتہِ نیٚبرِم سِیا لوٗکھ تہِ آسان یِمو سۭتۍ میٖلِتھ چھِ واریاہ پَسنٛدیٖدٕ اَسہِ گَژھان تہٕ بیٚیہِ چھِ تَتہِ قَہوٕ تہِ میلان کۄکَر ناگ چھَس بہٕ اَمہِ موٗجوٗب یَژھان گَژھُن تِکیٛازِ تَتہِ چھُ ناگ تَتہِ چھِ بیٚیہِ واریاہ باغ اَصٕل تہٕ تَتہِ چھِ واریاہ خوٗبصوٗرت پھوٗل ووٗل